اَکہِ دۄہ کوٚر مےٚ کینٛہہ آیٹَم آڈَر ہلال بیکری اینٛڈ سٕویٖٹٕس پٮ۪ٹھ مےٚ کوٚر یِمَن فون وَندٕ رٲژٕ آسہٕ تہٕ یِمو تُل میون فون تہٕ میون آڈَر کوٚرُکھ تَشکِیٖل اَمہِ پَتہٕ گوٚو کینٛہہ کال گٔژھۍتھٕے تہٕ یہِ آڈَر ووت مےٚ گَرٕ بہٕ چھُس یِہٕنٛز ہِلال بیکری اینڈ سٕوِیٖٹسَن یۄسہٕ ڈؠلؤری کٔر یہِ چھِ بہتریٖن یِتھِس وَندَس منٛز تہِ یَتھ منٛز زَبردَس شیٖن اوس پیوٚمُت وَتھ تہِ ٲس نہٕ یَلہٕ کینٛہہ تہٕ یِمو سوٗز مےٚ یُس مےٚ آڈَر کانٛہہ چیٖز اوس کوٚرمُت بہترین ٹایمَس منٛز یِہٕنٛز ڈؠلؤری چھِ بہتریٖن یُہُنٛد پھوٗڈ تہٕ یُہُنٛد کانٛہہ تہِ آیٹَم یِمَن ییٚلہِ آڈَر چھِ کران یِم چھِ وقتَس پؠٹھ اَنان وَقتَس پؠٹھ سوزان تہٕ بیٚیہِ چھِ یِہٕنٛز ڈؠلؤری واریاہ بہتریٖن تہٕ واریاہ فاسٹ تہِ بہٕ چھُس سارنےٕ پُلوامہِ کؠن علاقہِ کؠن لُکَن گُزٲرِش کران کہِ تِم آسَن اَمے رؠسٹورنٛٹ پؠٹھ پھوٗڈ یا کانٛہہ تہِ آیٹَم آڈَر کران کیٛازِ یِہٕنٛز ڈلؤری چھِ واریاہ بہتریٖن واریاہ اَصٕل اِوٕن کہِ اَگر ہارٕش یا أسۍ وَنو خطرناک وَقت تہِ آسہِ وَندٕ کال تہِ آسہِ وَندٕ رٲژ تہِ آسہِ یا وَندٕکۍ دۄہ تہِ آسَن یا سڑک خراب تہِ آسہِ